اَلبَتہٕ وۅنۍ وۅنۍ چھُن ہیٚوتمُت تھوڑا گَژھُن ڈیولپمینٛٹ کیٛاہ چھِ وَنان یَتھ وۅنۍ چھِ یِوان واریاہ قٕسمٕچ گیمہٕ گِنٛدٕناونہٕ پَنٕنِس خرچس پؠٹھ تہٕ باقٕے چھِنہٕ مےٚ تیٖژاہ نالیج کیٚنٛہہ اَتھ بارَس منٛز